ہیٚلو اَسلام علیکُم وعلیکُم اسلام اَہن حظ اَہَن حظ

اَہن حظ اَہن حظ اَہَن حظ أمِس کیٛاہ حظ گوٚوُس کیٛاہ حظ اَچھا اَہَن حظ اَہَن حظ اَہَن حظ یہِ کہِ أسۍ حظ نِمو لَگہِ وُنہِ حظ لَگہِ اوٚڑ گنٛٹہٕ کھَنڈ کیٛازِ أسۍ چھِ نہٕ حظ دوٗر اَتہِ پٮ۪ٹھ اَسہِ چھِ سکوٗل دوٗر لَگہِ اوٚڈ گنٛٹہٕ کھَنٛڈ لگہِ تُہۍ ہیٚکِو تُہۍ کٔرِو کٲم تُہۍ تھٲیہوٗن یِہِ ییٖتِس ٹایمَس تُہۍ تھٲوِو أمِس تُہۍ دِیِو أمِس کیٚنٛہہ دوا ووا تۄہہِ آسہِ نا اَتہِ کیٚنٛہہ میٚڈِکَل یِہِ اُلٹی وُلٹی تہِ آے سا کیٚنٛہہ چَکر آوُس لوٚگُس مہٕ حظ وۅنۍ اَہن حظ أکہِ أسۍ حظ یِمو وُنۍ یِمو أسۍ أسۍ سوزو بہٕ سوزن اور کانٛہہ تہٕ أکہِ تٔمِس أمِس یِنۍ نِنہِ بہٕ تہِ پرٛاو بہٕ تہِ آسَس بہٕ تہِ أمِس پانہٕ تہِ نہَ اَتہِ چھُنہٕ کٕہٕنٛۍ میٛون رِشتہٕ دار اَسہِ بانٛڈی پوراہَس منٛز یِتھٕ کَنَن تہٕ وۅنۍ اگر آسہِ تہِ ہے تہِ کانٛہہ وُنکٮ۪ن کُس مانہِ یُن نہٕ وُنکٮ۪ن مانہِ نہٕ کٕہیٖنٛۍ یُن کیٛاہ تُہۍ تھٲوِہون یہِ ییٖتِس ٹایمَس پانسٕے نِش تہٕ کہِ أسۍ واتو أڑِس گنٛٹَس منٛز واتو أسۍ اَہَن حظ اَہَن حظ اَہَن حظ اَہَن حظ اَہَن حظ أمِس حظ چھِ ویسے چَکَر وَکَر چھِ أمِس یِوان یہِ چھُ نارمَل أمِس منٛز تہٕ وۅنۍ گوٚو البتہٕ تُہۍ چھِ وَنان تُہۍ چھِو ونان أمِس آسہِ یہِ حظ چھُ ہوومُت اَسہِ ڈاکٹرَس تہٕ وۅنۍ گوٚو تِم چھِ وَنان ویٖکنیس سۭتۍ چھِ چَکَر وَکَر یِوان اَہَن حظ اَہَن حظ تہٕ وۅنۍ گوٚو اُلٹی چھُو تُہۍ وَنان تہٕ اَمہِ موٗجوٗب نِمون بیٚیہِ ڈاکٹرَس نِش ہاوہون ڈاکٹرس بیٚیہِ اَہَن حظ اَہَن حظ اَہَن حظ اَہَن حظ کیٛاہ حظ اَہنہٕ اَہن حظ تُہۍ حظ بیٚہزیٚو أمۍسٕے نِش تُہۍ ڈٔلۍزیٚو نہٕ کِہینٛۍ کیٛاز أمِس ما یِیہِ بیٚیہِ چَکَر وکر أمِس چھ یِوان ییٚلہِ أمِس اَکہِ لَٹہِ چَکَر چھِ یِوان پَتہٕ چھِ أمِس دۄیہِ ترٛییہِ لَٹہِ ہٮ۪کان اِتھ پَتہٕ کَنٹِنیو أمِس چھِ اَہَن حظ اَہَن حظ اَہَن حظ تُہۍ حظ تھٲو دیٖزِہوس توتہِ تھٲوِزِہوس خیال پنٕنہِ طور تہِ تہٕ بیٚیہِ شُکریہ تۄہہِ کوٚروٕ اَسہِ فون تُہۍ ٹایمَس پٮ۪ٹھٕے تہٕ أکہِ مےٚ سوٗز نَفر مےٚ ووٚن نَفرَس تہٕ أکِس سُہ گٔے آ سُہ اِیہِ اور نِنہِ أمِس وُنہِ

اَہَن حظ اَہَن حظ اَہَن حظ توتہِ تھٲوِزِہوس پنٕنہِ آیہِ بیٚیہِ خیال تہٕ اَسہِ چھُنہٕ حظ پَتہٕ ٹٮ۪نشَن گَژھان ٹھیٖک حظ چھُ اَسہِ حظ چھُ ٹیٚنشَن پَتہٕ گژھان ٹھیٖک حظ چھُ چلو اَدٕ حظ بِہِو حظ اَسلام علیکُم